یہِ اَتھ منٛز مےٚ مطلب یہِ بُرٕ باسیو میانہِ اَنٛدازٕ تہِ چھُ یہِ زِ ییٚلہِ حظ واریاہ واریاہ زیادٕ چھِ وٕچھان یہِ پَتہٕ چھ لگان اِنسان أتھۍ کُن باقی باقی چیٖز چھِ مٔشِتھ گژھان کٲم چھِ آسان گرَس منٛز کھہَس منٛز چھٕ آسان کٲم سۄ چھےٚ گژھان مٔشِتٕے اَمیُک چھُ یِہوے عادت ہیوٗ بَنان شُریٚن چھ گژھان عادت پَتہٕ واریاہ پرابِلم چھ گژھان پَتہٕ شُرۍ چھِ یِوان سکوٗل پٮ۪ٹھ تِم چھِ بٮ۪ہوان أتھۍ نِش تِمن پَزِہا کٲم لیکھنۍ تِم چھِ نہٕ کٲمے لیکھان تم چھِ یِوان اورٕ سیٚودُے ٹی وی یس نِش پَتہٕ چھِ اِنسان تَنٛگ یِوان اسی لیے ٹی وی اَگر وٕچھُن تہِ پیٚیہِ تَیٚلہِ گژھِ کمے وٕچھُن